یُس زَن یہِ سون ڈسٹرک اننت ناگ چھُ یہِ چھُ ڈسٹرکو منٛز خۄدایہِ سٕنٛد فضلہٕ تہٕ کَرمہٕ سۭتۍ بہتٔریٖن ڈسٹرک یَتھ منٛز اوس پرٮ۪تھ کُنہِ لِہاظہٕ پرٮ۪تھ کانٛہہ ماحول واریاہ رُت مگر اکھ چیٖز چھُ کیٚنٛہہ ؤری ہیٚتھ ووٚت موسمِیات کٕلایمیٹ کہِ حوالہٕ ییٚلہِ أسۍ وُچھو اَمیُک واریاہ بُرٕ اَثر پیٚوو واریاہ ؤری ہیٚتھ یُس زَن یہِ واریاہ ؤری ہیٚتھ ژوٗنٹھۍ سیزنس منٛز چھُ یہِ سا یہِ ڈوٹھ پیٚوان تہٕ اَمہِ سۭتۍ چھِ واریاہ خرٲبی گژھان آو لگ بگ گٔے یہِ ہسا یہِ زٕ ژور ؤری مان ژٕ أمس گریستِس اَمیُک شِگار گژھان تہٕ یِتُھے یہِ ژوٗنٹھ مان ژٕ تَیار چھُ گژھان تہٕ اَتھ ہسا چھُ پتہٕ یَتھ کٲٹھۍ منٛزٕ ڈوٹھ پیٚوان اَمیکۍ نٔتیٖجہٕ کیٚاہ چھِ اَمیکۍ یہِ کمہِ سۭتۍ چھُ گژھان ہَنہ چھُ یہِ ہسا یہِ اَمیُک یہِ اکھ اَثر تہِ کہِ یہِ ہسا یہِ یِم ہسا یہِ کُلۍ کَٹاو گوٚو یِم جنگلات ونٛگلات ٲسۍ مان ژٕ اَتھ منٛز ٲسۍ کُلۍ وُلۍ آسان یپٲر یا بازرٕ کِنۍ ٲسۍ کُلۍ وُلۍ آسان تہٕ اَمیُک تہِ اوس رُت اَثر پیٚوان کٕلایمیٹ ٲسۍ آسان یہِ کٕلایمیٹ اوس اَمہِ سۭتۍ رُت روزان تہٕ ہَنہ گوٚو یہِ کُلۍ کٹاو تہٕ امیُک تہِ پیٚو بُرٕ اَثر تہٕ امیُک تہِ چھُ اکھ وجوٗہات یہِ تہِ نَمبر زٕ بیاکھ یِمے فیکٹری ویٚکٹری چھِ سیٖمنٛٹھ فیٚکٹری چھِ یا واریاہ فیٚکٹری چھِ اَپٲرۍ تہٕ اَمہِ سۭتۍ ہسا گوٚو یُس زَن مان ژٕ اَیر پُلوشن یہِ تہِ ہسا گوٚو اَمہِ سۭتۍ تہٕ اَمیُک تہِ ہیٚکو أسۍ یہِ سا گوٚو بیاکھ یہِ ہسا یہِ اَثر گوٚو اَمہِ سۭتۍ تہِ تِکیٚازِ گروٗس چھُ یہِ ہسا یہِ یُس یہِ ژوٗنٹھ اوس یوان ماننہٕ یہِ ہسا اوس یِوان ماننہٕ انٹرنیشنل فروٗٹ اور یہِ اوس ونٛکیٚن پرٮ۪تھ کُنہِ لَہاظہٕ اوس یہِ گۄڈٕنِکِس نَمبرَس پٮ۪ٹھ تہٕ مَگر یہِ سا گوٚو واریاہ ؤری ہَتھ یہِ سا یہِ ووت اَمیُک شِکار گوٚو یہِ تہٕ خۄدایہِ سٕنٛدۍ فضلہٕ تہٕ کَرمہٕ سۭتۍ چھُ وُنہِ سون یہِ ایریا خِرم ایریا یہِ چھُ بٔچھِتھ تہٕ للہ تعالیٰ بوٗزِنۍ یہِ تٔھین اَسہِ بہ صحتو و سلامَتھ تہٕ موسِم تہِ روٗزِنۍ ٹھیٖک تہٕ بیٚیہِ چھُ اَتھ بیاکھ وُجوٗہات یہِ کہِ یُس ہسا یہِ أمِس سٲنِس گریٖس بٲیِس ٲسۍ یِم ژوٗنٹھۍ ووٗٹھ نیرن یۄس پَتہٕ کیٚنٛہہ چھِ تِم تہِ آسان یِم زَن مان ژٕ قۄرآن مُطابق ییٚلہِ وُچھو أمِس چھُ اُشُر زکات دِیُن ییٚلہِ اُشر زَکات دیہ اہنٛدس ژوٗنٛٹھِس چھُ اللہ تعالیٰ پانے حِفاظت کران تہٕ بہرحال ہَنہ چھُ اَسہِ یتہِ قصوٗر تہِ أسۍ تہِ گٔے کھوگر تہٕ مَگر یُس ہسا اوترٕ پٮ۪ٹھ یِم موسِمیات حالات گٔے مان ژٕ کٕلایمیٹ گوٚو چینٛچ کالہٕ تہِ روٗد أتتھٕے واو اَمہِ سۭتۍ کیٚاہ اَثر پیٚو سٲنِس أمِس گریٖس بٲیِس اَمیُک اَثر پیٚو یہِ کہِ أمِس چھُ کالہٕ تہِ پیٚوان دوہ دیُن صبُحن تہِ پیٚوان دوہ دیُن کانٛہہ اَگر کٲنٛسہِ وۄنۍ مان ژٕ بیٚیہِ چھِ تَمہِ پَتہٕ یہِ مان ژٕ یہِ سکیب گژھان کَنٹرول کیٚنٛہہ اَگر ہسا أمِس وُنۍ لَگہِ ہا رۄپِین ژَتجی ہن ساسن رۄپیٚین پَنٛژاہن ساسَن دوہ اَمس چھُ لَگان رۄپِیہِ لَچھس أمِس چھُ لگان مان ژٕ اکھ لَچھ وُہ ساس أمِس چھُ لَگان زیادٕ یِتھ کٲٹھۍ ڈبلَس منٛز دوہ تہٕ أمِس چھُ پَتہٕ بَچان کَم وُنٛکیٚن چھِ اِسلام بادٕکۍ مان ژٕ وَنان ڈسٹرک اننت ناگٕکۍ ییٚلہِ تِمو وُچھ یہِ مان ژٕ مارکیٚٹ ؤنٛکیٚن ڈوُن مَگر یہِ ہسا اوس سورُے یَتھ ژوٗنٹھس پٮ۪ٹھٕے یہِ اوس ژوٗنٹھٕے پَکناوان مَگر ییٚلہِ مان ژٕ پَرُس ؤرۍ یہِ ریٹ آیہِ اَسہِ کَم ژوٗنٹھِس اَمیُک اَثر پیٚو یِہُس پٮ۪ٹھ اور اَسہِ سٲری دُکان چھِ مان ژٕ ٹھپ کٔرِتھ بیٚہتھ مان ژٕ تیٚلہِ چھِ اسلام بادٕکۍ وَنان دَپان چھِ ہے ژوٗنٹھیٚا لَگیا ؤنٛدِتھ یہِ اوس کھا ژٕ پَکناوان سورُے مگر اکھ چیٖز چھُ آز باسیٚو کہِ یہِ ژوٗنٹھ یہِ ہسا چھُ انٹرنیشنل فروٗٹ یہِ ہسا اوس سورُے پَکناوان یہِ باقٕے شُکریا